جِناب مےٚ نہ حظ چھُ نہٕ ؤنکینس آن لاین یہِ چلان سِسٹم کِہینۍ اہَن حظ بہٕ حظ ٲسٕس دَپان تۄہہِ دِمو بہٕ اِتھٕے پٲٹھۍ یہِ نَقدٕے پونسہٕ تُہۍ ؤنیو مےٚ تۄہہِ کوتاہ ووتوُ تہٕ بہٕ دِمہا تۄہہِ نۄقدٕے نَقدٕے أتی اَگر تۄہہِ پھُٹووٹ تہِ آسہِ وُ تُہۍ دِیو مےٚ پھُٹووٹ واپَس پَتہٕ مےٚ چھُ پھُٹووٹ لگان ضروٗرَت آ تۄہہِ چھُوا پھُٹووٹ چھُوا تۄہہِ اچھا تۄہہِ چھُو مَگر اچھا تُہۍ چھِو وَنان آن لاین کرٕ ہا بہٕ نہ آن لاین ہیٚکہٕ نہٕ بہٕ کیٚنہہ کٔرِتھ مےٚ چھُ نہٕ وٕنکینس آن لاین کیٚنٛہہ مطلب کانہہ رَقمٕے موجوٗد فونس منٛز یا ایکَونٹس منٛز تہٕ تُہۍ اَگر مےٚ اِتھٕے پٲٹھۍ رٔٹِو نَقدٕے یہِ گژھِ ہا مےٚ خٲطرٕ مہربٲنی کیازِ کہِ مےٚ چھِ یِکے بہٕ گژھ بیٚیہِ کِس گاڑِ تُہندِ گاڑِ منٛز وَسہٕ بہٕ تہٕ کھسہٕ بیٚیہِ کِس گاڑِ تٔمِس تہِ دِمہٕ ہا بہٕ پَتہٕ اَگر تُہی مےٚ یہِ پھُٹووٹ پتہٕ واپَس دِیو اَمہِ منٛز یہِ پھُٹووٹ منٛز نیرِ ہے مےٚ باقی کِراے تہِ اَہن حظ مےٚ چھ پَے تۄہہِ لَگِوٕ ٹایم اَتھ پھُٹووٹ مَگر وٕے وۄنۍ کٔرِو تھوڑا وۄنۍ مددتھٕے کٔرِو یہِ گَیاے گَیاے تُہنز مہربٲنی اہَن حظ مےٚ چھِ پَے تۄہہِ چھِو باقی کَسٹمر تہٕ یِم نَفر پیاران تُہۍ تُلہِ ہوٗکھ تِم تہِ وۄنۍ کیاہ گژھو تۄہہِ اَگر تُہۍ میٲنۍ یہِ مددتہٕ رَژھا کٔرِو بہٕ کرٕ ہا مےٚ کیاہ مےٚ کیاہ مےٚ اوسا کیٚنہہ مےٚ اوسا نہٕ تَتھ منٛز کیٚنہہ فٲیِدٕ بہٕ کرٕ ہا نہٕ آن لاین پیمینٹ تۄہہِ مَگر بہٕ دِمہا تۄہہِ آن لاینے پونسہٕ مَگر مےٚ چھُ نہٕ آن لاین وٕنکینس مےٚ چھُ نہٕ چلٲنی ؤنکینس نہ چھُ مےٚ نیٹ چلان نہ چھُ مےٚ ؤکینس مےٚ چھُ بینک ایکاوُنٹ بٔلاک گومُت آ بند گوٚمُت آ وَنہِ وٲتۍ أسۍ تُہۍ رُکِو ییٚتٮ۪ن أکے ییٚتی آ ییٚتی رُکِو تُہۍ آ وَن رٔٹِو تُہۍ وۄنۍ رٔٹِو تُہۍ مےٚ ایٚکے یِپٲرۍ یِم رٔٹِو پونسہٕ نَقدٕے مےٚ آ وۄنۍ دِیو مےٚ کیشٕے تُہۍ یِیِو وَ دِیو مےٚ اَمیُک پھُٹووٹ واپَس مےٚ لَگہِ یہِ برۄنہہ کُن گاڑین ضروٗرَت آ یہِ گے مہربٲنی تُہنز شُکُر گُزٲری اَدٕ سا اَدٕ سا شُکُر شُکُر آ آ مےٚ روٚٹ آ روٚٹُم روٚٹُم برابر شُکرِیا اَد سا ادسا بِہو بِہو خۄدایَس حوالہٕ